اَوا گرٛوٗپ ڈاینامیٚکٕس یُس چھِ اَتھ ٹرٛیکَن منٛز مےٚ باسان یُس ٹرٛیک اَگر اَسہِ کَم گرٛوٗپ منٛز کَرُن گژھِ کَرُن مطلب گرٛوٗپ وایِز گژھِ کَرُن کیٛازِ اِنڈیوٗجؤلی ٹرٛیک چھِ سُہ چھِنہٕ میٛانہِ مےٚ باسان سُہ چھُ ہیکٹِک کیٛازِ اَتھ ٹرٛیک اَنٛدَر اَنٛدَر کیٛازِ اَتہِ چھِ آسان چَڈٲیی آسان یا یُس بۅن چھُے آسان بۄنہٕ ییٚلہِ کھسان چھِ اَتہِ چھِ آسان جنگل گنا یہِ واریاہ گۄن جنگَل چھِ آسان تَتہِ ہٮ۪کہِ یِتہٕ ٲسِتھ جانوَر تہِ ٲسِتھ واریاہ جانوَر تہٕ ہٮ۪کان ٲسِتھ تہٕ جانوَرَن بچنہٕ خٲطرٕ اِنسان مےٚ باسان اِنسانَس گژھِ پَنُن پان بچاونہٕ خٲطرٕ گرٛوٗپ ٹرٛیکِنٛگ چھِ ٹھیٖک میٛانہِ مےٚ باسان ایٚز کَمپِیٲرڈ ٹُو مطلب اَلَگ گژھِ گژھُن سُہ چھُ تَمہِ کھۄتہٕ اَصٕل چھُ گرٛوٗپ ٹرٛیٚکِنٛگ اَچھا رِموٹ ایٚرِیا ییٚلہِ گرٛوٗپ ٹرٛیکِنٛگ چھِ کَران اِنسان چھُ ییٚلہِ رِموٹ ایٚرا چھُ گژھان اِنسانَس گژھِ کانٛہہ نفر چھُ آسان یُس اَسہِ ٹرٛیٚکِنٛگ چھُ کَران اَکھ اَکھ نفر چھُس تٮُ۪تھ آسان ٹرٛیکِنٛگ منٛز یٔمِس سٲرٕے پتہٕ آسان وَتھ کَپٲرۍ چھِ کُس کیٛاہ کَتٮ۪ن چھُ سُہ چھُ تٔمِس پتہٕ آسان رِواڈِنٛگٕس ایکٕسپیٖرینَس یُس مےٚ ٹرٛیکِنٛگ وایِز چھِ کَشمیٖرَس منٛز مےٚ چھِ باسان کَشمیٖر یہِ چھُ یہِ چھُ واریاہ مطلب فیمَس ٹرٛیک خٲطرٕ میٛانہِ حِسابہٕ کیٛازِ مےٚ تہِ چھِ کَشمیٖرَس اَگر وُچھَو سٲلِمَن جایَن تمامَن ڈِسٹرکَن اَگر أسۍ ہیٚرِ وُچھَو کانٛہہ نَتہٕ کانٛہہ لیک چھِ تِمَن لیٚکَن پٮ۪ٹھ کھسان چھِ لوٗکھ فی ؤری چھِ گژھان کم سے کم ساس پٮ۪ٹھۍ لوٗکھ چھِ ہیٚور کھسان تِمَن ٹرٛیٚکَن پٮ۪ٹھ تہٕ مےٚ باسان یُس بۅن چھُ یُس ٹریٚکِنٛگ ٹیٛوٗرِزٕم چھِ اَگر وُچھَو بۅنمہِ یُس پارکہٕ وارکہٕ چھِ مےٚ باسان تَمہِ کھۄتہٕ اَصٕل یُس مَزٕ چھُ اینجاییبُل یُس چھُ سُہ چھُ ہیٚرِ یِمَن ٹریکَن پٮ۪ٹھ یِمَن لیکَن پٮ۪ٹھ تَتہِ چھُ مَزٕ واریاہ یِوان تور چھِ ٹھنٛڈٕ ہوا آسان مےٚ چھُ باسان سُہ چھُ واریاہ اَصٕل تَتھ چھِ مَزٕ یِوان اِنسانَس اِینٛجاے چھُ کَران راتَس تہِ بیٚہوان گرٛوٗپ وایِز اِنسان راتَس تہِ بیٚہوان تَتہِ چھِ تِم اِیٚنٛجاے کَران ہُپٲرۍ چھِ کوٗل مطلب ٹھنٛڈٕ ہوا آسان تَتھ تہِ چھِ اِیٚنجاے کَران مےٚ چھُ باسان یُس ٹرٛیک چھُ ہیٚور آلٹِچوٗڑَن پٮ۪ٹھ سُہ چھُ واریاہ مَزٕدار مےٚ باسان ساروٕٮ۪ن یُس تہِ چھُ یَتھ دُنیاہَس منٛز یا خاص کر ہِنٛدوستان یا کشمیٖرَس منٛز تِمَن گژھِ سارنٕے کشمیٖر یُن تہٕ تَمہِ پَتہٕ گٔژھ تِم ٹرٛیک ٹرٛیکَن پٮ۪ٹھ تِم گَژھٕنۍ دۄن ترٛیٚن ژورَن دۄہَن خٲطرٕ گژھَن تور گَژھٕنۍ کیٛازِ تِم کَرَن تِم تہِ کَرَن مےٚ چھُ پےَ بہٕ چھُس تِمَن دِوان مطلب میٛانہِ میٛانہِ گارنٹی پٮ۪ٹھ تِم گژھَن کھسٕنۍ کیٛازِ مےٚ چھُ باسان سارِوٕے کھۄتہٕ بیٚسٹہٕ چھُ ٹرٛیکِنٛگ ہیٚرِ ہیٚرِمٮ۪ن آلٹِچوٗڑن سُہ چھُ مَزٕ تَتھ چھُ مَزٕدار زبردَس مَزٕ یِوان